اوا دُنیاہس منٛز آیہِ واریاہ تبدیٖلی أتھۍ سۭتۍ سۭتۍ آیہِ دُنیہکٮ۪ن لُکن منٛز کھٮ۪ن چٮ۪نس منٛز دُنیہکٮ۪ن مذہبن منٛز رٮ۪واجن منٛز آٹس منٛز کارکردٕگی منٛز ہر کُنہِ منٛز آیہِ تبدیٖلی برٛونٛٹھ ٲسۍ یِم زن اسلٲمِک زنانہٕ ٲسۍ یِم زن اسلام ٲسۍ مانان تِم ٲسۍ فُل کور کران پنُن پان ییٚلہِ زن آز چھِ یِوان وُچھنہٕ زِ اگر بازر تام گژھو کٲنٛسہِ چھُنہٕ آسان کلس پٮ۪ٹھ ڈُپٹے برٛوںٛٹھ اوس بڈٮ۪ن یِوان احترام کرنہٕ ییٚلہِ زن آز چھُ یِوان وٕچھنہٕ آز چھُنہٕ کانٛہہ تہِ آز چھُ بدتمیٖزی کران ہر کانٛہہ بڈٮ۪ن سۭتۍ برٛونٛٹھ ٲسی شُرِس روب کران لایان ٲسِس ییٚلہِ زن آز چھِنہٕ ہٮ۪کان شُرِس کہیٖنۍ تہِ ؤنِتھ تِکیٛازِ أسۍ چھِ کھوژان زِ سُہ ونہِ اورٕ تہِ واپس کینٛہہ برٛونٛٹھ اوس واریاہ زیادٕ